نہ مےٚ چھَنہٕ آز تانۍ کانٛہہ تہِ بُک سۄ پٔرمژ ییٚمۍ مےٚ چیٚلینٛج کوٚر اتھ مُتعلِق ہیٚکہٕ بہٕ یُتُے ؤنِتھ اگر مےٚ پٔرمٕژ آسہِ ہہَ تیٚلہِ ہیٚکہٕ ہہَ بہٕ کینٛہہ ڈِسکَس کٔرِتھ کٲنٛسہِ فرنڈَس سۭتۍ